وعلیکُم سلام آ گَری حظ چھِ اَچھا ٹھیٖک ہے ہے ہے انا لِلہ وَ اِنا اِلیہِ راجِعوٗن اَدٕ کیٛاہ بہٕ وَنَس سُہ اوس ییٚتی ہَمساین ہُنٛد گٲمٕژ یِیِنۍ اورٕ تہٕ بہٕ وَنَس کیٚنٛہہ چھُنہٕ اَدٕ سا اَدٕ سا ٹھیٖک چھُ